اَلسلام علیکُم ٹھیٖک چھِو حظ آ ٹھیٖک تُہۍ چھِوا ٹھیٖک آ تۄہہِ چھُو شُگر نہ آ اَتھ چھُو تۄہہِ ڈایٹ پٕلان کَرُن تھوڑا چینٛج یہِ یِتھ کٲٹھۍ تُہۍ بَتہٕ ٲسِو نہ کھٮ۪وان بتہٕ تہٕ چھُ کھیوٚن واریاہ کَم چھا ٹھیٖک آ تۄہہِ چھُو بَتہٕ کھیوٚن واریاہ کَم گۄڈٕنٮ۪تھٕے صُبحَن کَرُن واک صُبحَن ییٚلہِ تُہۍ وۄتھان ٲسِو تہٕ گۄڈٕ کوٚر کیٛاہ واک گوٚو بٔنٛگلَن منٛز دیُت چکرا وٮ۪کرا آرام سان تہٕ بیٚیہِ ہیٚکِو تُہۍ یوٗز کٔرِتھ کٮ۪ریلہٕ جوٗس چھُوا تُہۍ ہٮ۪کان چٮ۪تھ کٮ۪ریلہٕ جوٗس چھُ یِوان سُہ چھِ ہٮ۪کان ہُہ تہٕ یہِ سُہ چھُ کران شُگر کَم چھا ٹھیٖک تہٕ بیٚیہِ چھِو تۄہہِ صُبحَن آسان ٹھوٗل زٕ کھیٚنۍ ٹھوٗل زٕ تہٕ گرینٛکَن مَگر اَکٕے چھا ٹھیٖک ییٚلہِ تُہۍ واک کٔرِتھ ٲسِو یِوان کھیٚیِو تُہۍ ٹھوٗل زٕ مَگر گرٛینٛکَن کھے اَکٕے گرٛینٛکَن تَتھ منٛز چھُ آسان زیادٕ سہ آ تہٕ لٮ۪پھٹَن چاے کَر بِلکُل بَند تَمہِ بدل ٲسِو تُہۍ چٮ۪وان نُن چاے تہٕ نوٗن ترٛوو تَتھ تہِ کَمٕے آ کھنٛڈ چھُ کھنٛڈ چھُ یہِ مُخٲلِف یِتھٕے کَنۍ چَکھ نہٕ ژٕ گُلکوز وُلکوز چَتھ کیٚنہہ آ بیٚیہِ ٲلوٕ وٲلوٕ کٔرۍ بَندٕے ٲلوَن منٛز تہِ گوٚو واریاہ شُگر آ تہٕ بیٚیہِ چھُ یُس یہِ بَڑٕ ماز چھُ تۄہہِ ہُہ یہِ کٔرِو تُہۍ واریاہ کَم تُہۍ ہٮ۪کِو اَگر تُہۍ ہفتَس منٛز اَکہِ لَٹہِ کھیٚیِو تہِ مَگر کَم واریاہ مٮ۪قدارَس منٛز کَم چھا ٹھیٖک آ تہٕ بیٚیہِ کٔرۍتو تُہۍ کٲم ڈَسٹ بِن چھُ آسان اَپٲرۍ چھُنہ آسان تُہۍ چھُو نہ یہِ بالٲیی علاقن منٛزٕے بَسان آ ٹیسٹٔریٖن تہِ چھُ اَتھ علاج تُہۍ ہیٚکِو ٹیسٹٔریٖن سُہ رَس ہیٚکِو تُہۍ کٲرِتھ تہٕ سُہ تہِ ہیٚکِو تُہۍ چٮ۪تھ آ تہٕ بیٚیہِ چھُو تۄہہِ یِہوٚے تُہۍ کَرنہِ صُبحَن شامَنَس آسان پَکُن یوٗتاہ تۄہہِ اَتھ پٔکِو تہٕ تیوٗتاہ گژھِ تۄہہِ شُگر یہِ پانَے کَنٹرٛولَس منٛز آ دَوہُکھ مہٕ کٔرِو تُہۍ فِلحال اِستعمال کیٚنہہ ییٚلہِ پَتہٕ اَسہِ باسہِ تۄہہِ گوٚوُ نہٕ کَنٹرٛول تہٕ تیٚلہِ لیکھو أسۍ پَتہٕ دَوا تہِ اَتھ چھا ٹھیٖک تہٕ فِلحال بیٚیہِ کَرُن منٛزٕ منٛزٕ ٹیسٹ کَرُن گُلکومیٖٹر ہن گُلکومیٖٹر تھوٚو گَرِ تہٕ تَمہِ سۭتۍ ہیٚکِو تُہۍ پَنُن چَک کٔرِتھ مےٚ کوٗتاہ چھُ شُگر چھُنہ تہٕ بَتہٕ ووٚن مےٚ آررٔڈی بَتہٕ چھُ آسان واریاہ کَم کھیوٚن اَتھ ٹھیٖک تہٕ بیٚیہِ کٔرۍتو تُہۍ کٲم یِم تۄہہِ یِم چھُو کھٮ۪وان یِم ٲلوٕ وٲلوٕ چھُو نہ تُہۍ کھٮ۪وان تہٕ سُہ کھیوٚو نہٕ وۄنۍ کیٚنہہ آ اَتھ منٛز چھِ یِہوٚے ژٕ ہُہ ٲر ہیٚکِو تُہۍ کھٮ۪تھ یِم فرٛوٗٹٕس ووٗٹٕس چھِو نہ تُہۍ کھٮ۪وان ژیرٕ ہیٚکِو تُہۍ یِم چھِ ژۄچہِ آسان یُس تہِ کانٛہہ ژوٚک چیٖز آسہِ سُہ چھُ علاج اَتھ یَتھ منٛز لیوٚمب دی یَتھ منٛز ٹَماٹر یِن یِتھٕے کَنۍ یِم ٲر چھِ آسان چھِنہ آسان ہُہ تِم تہِ چھِ آسان بَڑٕ مُفیٖد اَمہِ خٲطرٕ چھا ٹھیٖک تہٕ بیٚیہِ کیٛاہ کٔرِو تُہۍ بیٚیہِ کیل ہیٚکِو تُہۍ کھٮ۪تھ کیلہِ منٛز چھُنہٕ آسان یُس یِم فرٛوٗٹٕس چھِ آسان یِمَن منٛز چھِ آسان نیچرَل شُگٲرٕس نہ یِمن منٛز چھِ آسان نیچرل شُگٲرٕس یِم کَرن نہٕ زیادٕ کیٚنہہ وۄنۍ کیل چھِ علاجی کیل ہیٚکِو تُہۍ کھٮ۪تھ منٛزٕ منٛزٕ مَگر زیادٕ تہِ نہٕ کیٚنہہ تہٕ بیٚیہِ زیادٕ ترٛاوان یِہوٚے وٕچھُو تُہۍ تِم ہیٚکِو تُہۍ آرام سان کھٮ۪تھ تہٕ سَبزی سبزی چھِ پَیی سَبزی چھِ پرٛٮ۪تھ کُنہِ علاج تہٕ سَبزی چھُنہٕ کیٚنہہ تُہۍ ہیٚکِو ہاکھ وَاکھ اَصٕل پٲٹھۍ کھٮ۪تھ تہٕ بیٚیہِ یُس تُہۍ یہِ چھُو کھٮ۪وان چھُنہ سال وال کٔرۍزِ اٮ۪وایڈٕے تُہۍ ہیٚکِو نہٕ سُہ زیادٕ کھٮ۪تھ کیٚنہہ تہٕ تَمہِ سۭتۍ تہِ چھُ پَتہٕ گژھن یہِ آ بیٚیہِ یِتھَے کَنۍ ہیٚکِو تُہۍ بیٚیہِ کھٮ۪تہٕ یِم یِم ڈرٛاے فرٛوٗٹ چھِنہ بادَم چھِ یِوان تَتھ منٛز ڈوٗنۍ چھِ یِوان تِم ہیٚکِو تُہۍ آرام سان کھٮ۪تھ آ یِمَے چھِ کیٚنہہ ہُہ چیٖز یِم تُہۍ ہیٚکِو کھٮ۪تھ اَتھ منٛز ووٚن مےٚ ٲلوٕ بَڑٕ ماز کَرُن بنٛد تہٕ بیٚیہِ ییٚکیٛاہ یِم یِم چیٖز آ کۄکر ہیٚکِو تُہۍ گاڈ ہیٚکِو تہٕ گاڈٕ چھُو تۄہہِ علاج تہٕ تِم تِم ہیٚکِو تُہۍ کھٮ۪تھ اَدٕ حظ السلام علیکُم ہہ